السلام علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ تہٕ سٲری چھُو حظ ٹھیٖک پٲٹھۍ مےٚ حظ ووٚن ییٚمہِ تُہۍ چھُو شالمور پٮ۪ٹھ مام صٲبنہِ دُکان پٮ۪ٹھ مےٚ حظ ووٚن ییٚمہِ وۄستَن وازَن ووٚننَم تُہُنٛد یہِ اٮ۪ڈرَس تہٕ تِمو ووٚن مامہٕ صٲبنہِ دُکانہٕ پٮ۪ٹھ أنۍزیو اَ یِم آیٹم تہٕ تۄہہِ چھُو حظ یہِ اَسہِ چھُ وارٕ کارٕ خانٛدَر خانٛدَر آیٹَم چھِ اَسہِ حظ ضوٚرَتھ تۄہہِ نِش نیرنہٕ حظ یِم سٲری آیٹَم نیرنہ تۄہہِ نِش تہٕ نہٕ حظ تَتھ چھِ کوٗشِش کرٕنۍ حظ سٲری آیٹَم گژھَن اِنشاء اللہ کوتاہ ٹایِم لگہِ تہٕ تۄہہِ تۄہہِ نِش کَم کَم آیٹَم چھِ نیران مطلب مَس مصالہٕ وغیرہ یِم چھِ ڈِسپوزِبٕل چاے لیٚدٕر مصالہٕ وغیرہ آچھا تہٕ اَسہِ چھِ حظ وازَس پَرچہِ ہیوٚن گۄڈٕ اَمہِ خٲطرٕ تہٕ تُہۍ کُس حظ یہِ تیٖل کُس چھُو تھاوان حظ تُہۍ

آچھا پی مارٕک تِل ٹیٖن کٲتِس پیٚیہِ حظ تہٕ بیٚیہِ بیٚیہِ کُس قٕسٕم چھِ آسان تۄہہِ نِش تیٖل حظ دارا وارا وغیرہ بَنیٛاہ آچھا گٮ۪و ؤرکا ڈالڈا اۭں اَسہِ حظ گژھَن یِم آسٕںۍ حظ یِم أسۍ یہِ چھےٚ آسان یہِ ؤرکا دۄد ہوٚکھ پَہ پوڈَر اۭں تَتھ کیٛاہ چھِ آسان ریٹَہ ویٹَہ تَتھ کیٛاہ آسہِ ریٹ حظ آچھا تہٕ باقٕے یہِ وازٕ مصالہٕ آیٹَم نیرنہٕ تۄہہِ نِش حظ سٲری آچھا تہٕ أسۍ کَر سوزَو حظ لِسٹ تہٕ تُہۍ چھُو حظ کران یہِ ہوم ڈٮ۪لؤری اچھا تہٕ یِم نیرنہٕ وازٕ وازٕ وَردی چھِ آسان ڈِسپوزِبٕل آیٹَم چھِ آسان حظ یِم

اۭں

اچھا یِم چھِ حظ یہِ مصالہٕ کیٛاہ چھِ آسان یِم چھےٚ آسان ڈَبہٕ وغیرہ مطلب ییٚلہٕ چھےٚ آسان کِنہٕ پیکٕڈ چھِ آسان تۄہہِ نِش کُس چھُ اَسہِ تۄہہِ نِش کُس چھُ اٮ۪ویلیبٕل اَسہِ اہن حظ آ تِم تہِ تہِ تہِ گژھِ آسُن تہٕ اہن حظ اۭں اہن حظ آ آ یِم چھِ اَدٕ حظ ٹھیٖک چھُ تہٕ تیٚلہِ کرَو أسۍ کٲم أسۍ کرَو کوٗشِش پرچہِ ہٮ۪مو أسۍ تیٚلہِ وۄستَس تہٕ أسۍ سوزو تیٚلہِ سُہ

اَہن حظ اۭں تۄہہِ تہِ تۄہہِ تہِ لگنَوٕ کیٚنٛہہ دۄہ اَتھ تھاونَس تہٕ أسۍ سوزو پرچہِ اِنشاء اللہ جلدی کرَو أسۍ کوٗشِش اَدٕ حظ کیٚنٛہہ چھُنہٕ اَدٕ حظ اَدٕ حظ السلام علیکُم اَدٕ حظ بِہِو خۄدایس حوال